اَسلامُ علیکُم وعلیکُم سلام اہن حظ ٹھیٖک پٲٹھۍ تُہۍ کٔم حظ چھُو اہن حظ أسۍ حظ چھِ اے بی سی آرنَمٮ۪نٛٹ پٮ۪ٹھ ؤنِو حظ تۄہہِ کٛیاہ حظ اوس ضُورَتھ

اَسہِ حظ اَسہِ نِش چھِ واریاہ مطلب واریاہ وٮ۪رایٹی سۄَنٕچ تۄہہِ کیمہِ ویرایٹی ہُنٛد چھِ ضروٗرتھ

ٹھیٖک ٹھیٖک پوٗنڈ حظ چھِ اَز گژھان پَنٛژاہ ساس آ بِلکُل تہٕ مےٚ یہِ چھِ گَژھان کوٗتاہ اِنسان نی کۭژاہ بٔڑۍ نی اِنسان تمی حِساب چھِ تَتھ ریٹ گَژھان سُہ چھُ گژھان لَچھ ہیوٚر ہیوٚر بِلکُل جی أسۍ ہٮ۪کو بِلکُل وَٹٕس اَپَس پٮ۪ٹھ تۄہہِ سٮ۪نٛڈ کٔرِتھ تُہۍ ہیٚکِو آرام سان یہِ چُنِتھ کہِ تۄہہِ کیٛاہ چھُو ضروٗرتھ یہِ چھِ یہِ چھِ یہِ چھِ کَران یہِ چھِ کَران ڈِزایِن مطلب یہِ چھِ کَران ڈِزایِن مطلب ڈِزایِن کِیُتھ آسہِ تَمی حِساب چھُ تَتھ ٹایِم لَگان بِلکُل یہِ چھُ اَسہِ صَدر بازار اَپوزِٹ سب لاین کوچِنٛگ سینٹَر کُلگام مَنٛڈے مَنٛڈے ٹُو سٮ۪ٹَرڈے چھِ یہِ یَیٚلہٕ آسان باقٕے چھِ یہِ سَنٛڈے چھُ یہِ آف آسان تُہۍ ہیٚکِو اَصٕل پٲٹھۍ یُتھ ییٚتہِ وُچھِتھ ییٚتہِ تُہۍ کٔرِو چوٗز تُہۍ أسۍ دِمہو تۄہہِ آرام سان اَصٕل ڈِسکاوُنٛٹَس پٮ۪ٹھ تُلیُو بِہیُو رۄبَس سوال اسلام علیکُم